یِم زَن گامَن ہِنٛدۍ لُکھ چھ روزَن وٲلۍ یِم چھِ یا أسۍ وَنۄ شراب نِش یا یِتھ کٔنۍ ڈانٕس چھ آسان کَران پارٹِیو منٛز تِمَن نِش چھ یِم بٔچِتھ تہٕ بیٚیہ پَنُن کَلچَر بَچاوَنہ خٲطرٕ ویلِو چھِ بَچاوان یِتھ کَنۍ ہَسا چھِ گامُک لُوز یہٕ رو لُکھ پَنٕنۍ بیلنٕس تھاوان تہٕ یِم چھ پَنُن سُہ کَلچَر سَماج نا کہِ شِراب چیٚنۍ یا چَرٕس چیٚنۍ یا راتَس آسَن گَژھان لکھ ہنٛزَن زَنٮ۪ن سۭتۍ یتھ کیاہ وَنان ڈانٕس کَرنہِ یا بیٚیہ کیٚنٛھ کَرنہِ نہ نہ نہ تمہِ باوجود چھِ گامَن منٛز سِمپٕل ساد لُکھ روزان یِم زَن اَکھ أکِس سۭتۍ رٔلِتھ جُلِتھ پَنُن کَلچَر واریاہ اہمِیَت چھ دِوان اَگَر أسۍ وۄنۍ تہِ وُچھو وۄنۍ تہِ چھِ واریاہ سٲنِس بَنٛڈپور ڈِسٹِکَس منٛز تِم تِم نٔے نٔے چیز سٲنِس کَلچَرَس منٛز ایٚڈ گٔمٕتۍ یِم ہَسا گامَن منٛز چِھیی نہٕ گامَن منٛز چھ تِتھَے کَنَۍ تم پرٲنۍ رِواج رَسمہٕ رِواج یِم وۄنۍ تہِ چھ چَلان مَگَر اَگَر ٲسہ ونکیٚنس نِمو سِٹِیَن ہنٛز نِمو أسۍ یہِ کَرو أسۍ کَتھ تمَن منٛز چھ واریاہ ڈِفرَنٛٹ نٔے نٔے چیز اِنوالو گٔمٕتۍ یِم زَن نہٕ سٲنِس یِتھ منٛز ٲسۍ کِہینۍ رِواجَس منٛز کہینۍ یِتھے کَنۍ سہٕ سُہ چھ اَکھ واریاہ بوٚڑ کیاہ گیم بَنِیومُت سِٹی لایفہِ تہٕ بیٚیہ یِتھ کیاہ چھ وَنان گامہٕ لایفہِ تہٕ بیٚیہ یُس گامہٕ لایِف چھ آسان یہِ چھ آسان سیٚود تہٕ سادٕ ایز کَمپِیٲڈ ٹُوٚ سِٹی لایِف یا باقِیَن جایَن ہنٛز لایِف یا مارکیٚٹ لایِف بازرَن حالانٛکہِ یِم چیز یِم چھ سیٚود سادٕ لایِف گُزارٕنۍ گامو منٛز یِم چیز چھ واریاہ اِہمِیَت تھاوان کَلچَر بَچاونہٕ